مےٚ چھُ ہابی مےٚ گٔژھ میلٕنۍ نوکری بہٕ کَرہا مُلازمَت کیٚنٛہہ تہِ پوسٹ یی ہا مےٚ بہٕ کَرہا تَتھ منٛز مُلازمَت

کَرہا بہٕ تَتھ منٛز پنٛنٮ۪ن گَرکٮ۪ن ہٮ۪لٕپ اَگر بہٕ مےٚ نوکری مِلہِ ہا پَتہٕ گژھِ ہا مےٚ تَتھ منٛز پنٛنٮ۪ن گَرکٮ۪ن ہٮ۪لٕپ تہٕ پَتہٕ کَرہا بہٕ کٲم بیٚیہِ اوس مےٚ اِنٹرٛسٹ گیمَن منٛز یِتھ کٔٹھۍ زِ کھو کھو چھُ ریڈی شیڈی چھُ والی بال چھُ یِم کَرہا بہٕ یِمَن گیمَن منٛز چھُ مےٚ اِنٹرٛسٹ بَربا یِمَن گیمَن منٛز چھُ مےٚ اِنٹرٛسٹ تہٕ ہابی چھِ مےٚ بہٕ گٔژھٕس نوکری لَگٕنۍ بہٕ کَرہا پَتہٕ پنٛنٮ۪ن گَرکٮ۪ن ہٮ۪لٕپ